مےٚ اوس اَکھ سِٹول کورمُت آڈر یعنی کہِ دُپٹہٕ مےٚ اوس تَمِکۍ رِوِوٕز تہِ وٕچھمٕتۍ مےٚ باسیوو بَڑٕ جان چھُ کَلرٕہان تہِ باسییٚیِم اصل مےٚ دوپ چھُ وَلہٕ سوٹَس سۭتۍ یہِ جُران تہِ میچ تہِ چھُ گَژھان تہٕ بہٕ ؤژھٕس تہٕ مے اوٚن سُہ ییٚلہِ مےٚ سُہ اوٚن گۄڈنٮ۪تھے کیاہ وٕچھ مےٚ تَتہِ اوس سُہ بَدلی کَلر مےٚ اوس کوٚرمُت میرون کَلر آڈر تِمو اوسُک سوزمُت گریٖن کَلر سَبٕز کَلر بہٕ چھس ونان ہاے وۄنۍ کَتھ سوٹس سۭتۍ گَژھہِ یہِ میچ بہٕ چھس ونان وۄنۍ کیٛاہ کَرٕ بہٕ وۄنۍ دوپ مےٚ چلو اَدٕکیاہ کیٚنٛہہ چھُنہٕ وۄنۍ رَٹہٕ بہٕ دُپٹہٕ تہٕ کیٚنٛہہ پرواے چھُنہٕ اگر نہٕ کَلر چھُ گَژھان وۄں لَگٲو مےٚ سُہ بیکِس سوٹس سۭتۍ مگر گۄڑنٮ۪تھے وٕچھ مےٚ کَلس اوس نہٕ مےٚ سُہ دَرٲنی سُہ اوس ؤسۍ ؤسۍ پیوان تہٕ دوٚیِم وٕچھ مےٚ سُہ ییٚلہِ مےٚ سُہ وۄنۍ چھوٛل مےٚ نِیو سُہ لٲگِتھ بہٕ آیَس مےٚ چھوٛل سُہ اورٕ تَتھ دراو سُہ سورے رنگ تَتھ اوس سُہ خبر کیاہ کَلراہ کٔرِتھ خبر کیٛاہ رنگ واوا ؤتِتھ تَتھ ووتھ سُہ سورے مےٚ کٔر کٲم مےٚ دوپ یَتھ کیٛاہ گوٚو یہِ یَتھ کیازِ دراو یہِ سورے رنگ تہٕ دوٚیِم چیز وٕچھ مےٚ مےٚ اوس سُہ واریاہ دروگ اونمُت تٕکیازٕ مےٚ اوس سایٹہِ پٮ۪ٹھ وٕچھمُت واریاہو اوسُک وونمُت یہِ چھُ اصل یہِ چھُ اصل اِتھے کَنا گَژھنہٕ بروسہ تہِ کَرُن کِہیٖنۍ یُتھے مےٚ وٕچھ تہٕ مےٚ دوپ ہاے یہِ چھُ مےٚ پیومُت واریاہ دروگ تہٕ وۄںۍ کیاہ کَرٕ وۄنۍ ہیکہٕ ہا نہٕ بہٕ کٔرِتھ تہِ کِہیٖنۍ تہِ کیازِ تَتھ اوس آڈر یُس چھُ گومُت تَتھ اوس ڈیٹ گومُت واپَس نِنُک رِٹٲرنُک تہٕ وۄنۍ دوپ مےٚ مےٚ چھُ دُپٹہٕ رَٹنُے وۄنۍ کیاہ کَرہا تَتھ پَتہٕ ژھُنُم اِتھاے کَنۍ چھُ وۄنۍ تہِ تَتھ چھُ کَلر تہِ درامُت تہٕ دروگ تہِ اوس واریاہ یُس نہٕ اَکھ عام انسان ہیکی أنِتھ عام انسان کیاہ یُس نہٕ انسان ہیکی أنِتھ بٔلۍ کیٛاہ اوس تَتھ بلایا اَکھ دروگ دُپٹہٕ تہِ اوس نہٕ اصل کِہیٖنۍ کَپر اوس نہٕ بلکُلے اصل انسان چھُ گَرمَس منٛز کاٹن کَران پریفر سٲری چھِ وَنان کاٹن دُپٹہٕ گَژھہِ آسُن مَگر اَسہِ اوس نہٕ سُہ بلکُلے کاٹن کِہیٖنۍ سُہ اوس خبرکیاہ کَپرٕ سُہ فُہَر کَپرٕ تَمہِ سۭتۍ ٲس کَلے زَن دَزان بییہِ اوس نہٕ سُہ کَلس پٮ۪ٹھ دَران تِہِ نہٕ کِہیٖنۍ مےٚ آسَس پٮ۪نو سۭتۍ پیوان لاگُن مےٚ آو نہٕ سُہ بلکُلے پَسند کِہیٖنۍ